بہٕ چھَس بہٕ چھَس یَژھان تُہۍ چھِو حظ ییٚتہِ پٮ۪ٹھٕ کیب سٔروِس پٮ۪ٹھٕ جگنو کیب پٮ۪ٹھٕ اہن حظ بہٕ چھَس یَژھان اَکھ کیب کَرٕنۍ بُک مےٚ چھُ گژھُنہٕ ییٚتہِ پٮ۪ٹھ چھُ مےٚ گژھُن نِشاط تانۍ مےٚ چھُ نِشاط اہن حظ اۭں کوٗتاہ ہیٚیِو تُہۍ مےٚ چارجٕز نِشاط تانۍ مےٚ چھےٚ لوٚکیشن ڈاوُن ٹاوُن ٹُو نِشاط مےٚ کوٗتاہ لَگہِ چارجٕز تُہۍ ما ہیٚیِو مےٚ زیادٕ کیٚنٛہہ چارٕج اَگر پانٛژھ ہَتھ بۄن بۄن آسہِ تیٚلہِ ہٮ۪کہٕ بہٕ تُہٕنٛز رایِڈ کٔرِتھ بیٚیہِ نَتہٕ ہٮ۪کہٕ نہٕ بہٕ کٔرِتھ کِہیٖنۍ بیٚیہِ چھےٚ دٔیِم کا بیٚیہِ چھےٚ یہِ کہِ مےٚ چھُ واتُن بَرابَر لَگ بَگ مےٚ چھُ ٹایم چھُ مےٚ ترٛیٚیہِ بَجہِ ہیوٗ چھُ مےٚ واتُن بیٚیہِ چھُ مےٚ واتُن شے سٔتمِس ڈیٹَس پٮ۪ٹھ تور مےٚ گَژھِ آسُن مےٚ گَژھِ آسُن برابر ٹایم حظ ٹایمَس پٮ۪ٹھ گژھِ مےٚ نَفَر واتُن مےٚ گَژھنہٕ ژیر وِیر گَژھُن کِہیٖنۍ تیٚلی تہِ چھَس بہٕ یَژھان تُہٕنٛز کیب بُک کَرٕنۍ اَگر تۄہہِ باسان چھُو اَسہِ لَگہِ ٹایم تیٚلہِ ؤنۍ زیو مےٚ گۄڈٕنٮ۪تھٕے مَگَر مےٚ گژھِ بُک گژھٕنۍ کیب برابر نِشاتَس تانۍ بیٚیہِ لوٚکیشَن چھےٚ مےٚ ڈاوُن ٹاوُن ٹُو نِشاط بیٚیہِ آسَن مےٚ سۭتۍ زٕ ژور نَفَر یِم تۄہہِ یِم کیٛاہ چھِ اَتھ وَنان مےٚ سۭتۍ آسَن یِمَن مےٚ سۭتۍ چھُ نِشاط تانۍ گَژھُن بیٚیہِ آسَن تَتھ منٛز اَکھ زٕ بَچہٕ تہِ تُہۍ حظ تُہُنٛدِ کیبہِ منٛز چھےٚ سَتَن ٲٹھَن نَفرَن ہِنٛز بیٚہنٕچ فٮ۪سٮ۪لٹی اَگر چھےٚ تہٕ تیٚلہِ گوٚو زیادٕ اَصٕل تیٚلہِ کَرٕ بہٕ تٔتھۍ منٛزٕے تہٕ تیٚلہِ کَرٕ بہٕ سُے اَدٕ ٹھیٖک حظ چھُ تیٚلہِ ییٚلہِ فٮ۪سٮ۪لٹی اٮ۪ویلیبٕل چھَو تۄہہِ تیٚلہِ یِم بہٕ آٹو بہٕ کَرٕ ہا آٹو تہِ مگر آٹوَس منٛز چھُ تھوڑا بہت عذاب گژھان ایز کَمپِیٲڈ ٹُو کیب کیب چھےٚ آسان اَکھ رِلِوٮ۪نٛٹلی ییٚمۍ سۭتۍ اَسہِ ایٖزی چھُ گژھان بیٚیہِ چھےٚ یہِ ڈور ٹُو ڈور سٕٹٮ۪پَس پٮ۪ٹھ واتان یۄس یہِ کیب چھےٚ امۍ امۍ وَجہ سۭتۍ آیہِ مےٚ واریاہ فٲیدٕ کیب گژھِ کیب سٔروِس چھِ اَسہِ زیادٕ کھۄتہٕ زیادٕ ضوٚرَتھ بہٕ گٔیَس مےٚ چھُ اَکھ اٮ۪کٕسپیٖریَنسہٕ بہٕ گٔیَس اَکھ اَکہِ لَٹہِ گَرِ پٮ۪ٹھٕ اوترَے کَمٕے کال مےٚ کٔر اَکھ کیب بُک اَکھ روٚٹ مےٚ تٔمۍ کَمٕے پونٛسہٕ بیٚیہِ واتنٲو أسۍ تٔمۍ آرام سان بیٚیہِ ٲس تٔمِس اَکھ واریاہ اَصٕل کیب خوٗبصوٗرت کیب ییٚمہِ کیبہِ منٛز سون سورُے سامان وامان آرام سان ووت أسۍ وٲتۍ تَتھ جایہِ پٮ۪ٹھ اَسان اَسان آرام سان بیٚیہِ کٔر اَسہِ تٔمۍ ڈرٛایورَن تہِ واریاہ ہٮ۪لٕپ سامان والنَس منٛز سامان والنَس منٛز بیٚیہِ کٔر اَسہِ تٔمۍ واریاہ ہٮ۪لٕپ ہَر کُنہِ چیٖزَس منٛز اِسلیے یۄس کیب سٔروِس چھےٚ سۄ چھےٚ واریاہ اَصٕل تَمہِ سۭتۍ چھُ زیادٕ کھۄتہٕ زیادٕ فٲیدٕ ملان آ یۄس وَنہِ یہِ کیب چھےٚ کیب چھےٚ وَنۍ چھُ اَتھ اَکوے چیٖز اَتھ چھُ پٮ۪وان ایپہِ پٮ۪ٹھ آرڈَر کَرُن نَتہٕ چھےٚ یہِ واریاہ اَصٕل ایپ تہِ چھِ مٔنٛزۍ چھُ آسان وَنۍ نٮ۪ٹ ؤرٕک ڈاوُن واوُن تَمہِ وَجہ سۭتۍ چھِنہٕ ہٮ۪کان أسۍ ایپ چَلٲوِتھ کِہیٖنۍ نہٕ ایپہِ روٚستُے تہِ گٔژھۍ آسٕنۍ کیبہٕ وٲلۍ یِم نارمٔلی پَکان آسَن میٖٹرَس پٮ۪ٹھٕے یِم زَن گَرِکِس ڈور سٕٹٮ۪پَس پٮ۪ٹھ اَسہِ مِلَن تہٕ ترٛاوَان بیٚیہِ کُنہِ جایہِ پٮ۪ٹھ یِم اَسہِ ہٮ۪لٕپ کَرَن اورٕ یور گَژھنَس منٛز ویسے کیب سٔروِس چھِ اَکھ واریاہ اَصٕل سٔروِس